یۄس مےٚ بٔڑ بار اکھ مِسٹیک گٔے ؤرکہِ دوران کامہِ دوران پَتہٕ کٔر مےٚ سۄ مگر ہیٚنڈِل تہِ سۄ گٔے مےٚ یِہے کہِ بہٕ اوسُس زمیٖنَس پٮ۪ٹھ بہٕ اوسُس گاسہٕ بَران ٹریٚکٹَرس ییٚلہِ اَسہِ ٹریٚکٹرس کوٚر فِٹ گاسہٕ واسہٕ بوٚر اَسہِ ٹریٚکٹرس امہِ پَتہٕ چھِ اَسہِ رَزٕ کَرنہِ اتھ یُتھٕے اَسہِ رَزٕ مگر ٹریٚکٹر وٲلۍ وون دوٚپُن نہ رَزٕ کَرنہٕ بہٕ کینٛہہ بہٕ ہیٚکہٕ رَزٕ وَرٲے پَکنٲیِتھ مےٚ بوٚر یہِ اصٕل پٲٹھۍ یہِ کوٚر مےٚ فٹ بنٛد یہِ کوٚر مےٚ واریاہ اصٕل پٲٹھۍ مےٚ چھَنہٕ رَزٕ ضروٗری گَنٛڈنہِ کینٛہہ سۄ ٲسۍ بٔڑ بار اکھ مہربٲنی کہِ تٔمۍ گَنٛجہِ نہِ رَزٕ کِہیٖنۍ تہٕ تمہِ نش پَتہٕ بَچے أسۍ تمہِ نِش یۄس اَسہِ غَلطی گٔیے تمہِ نِش بچے أسۍ ییٚلہِ سُہ پَکان پَکان ووت أکِس جایہِ ووت تہٕ بٕتھہِ وون أکۍ دوٚپُن نہَ گاسہٕ چھُ زَبردَست گٔنٛڈِتھ أچھی لٔج تتھ گاسَس بٕتھ یُتھٕے أسۍ وٲتۍ سٹاپَس پٮ۪ٹھ اَتہِ چھِ تار بٕتھِ پَکان یہِ ہاے ٹیشَن أمۍ دوٚپ ژٕ ژَٹھ پاوَر مےٚ ووٚنُس نہَ یہِ لَگنہِ اتھ کِہیٖنۍ یِہے گٔے مےٚ غَلطی مےٚ ووٚنُس نہَ یہِ لَگنہِ اتھ کِہیٖنۍ أمۍ دوٚپ نہ ژٕ مےٚ ووٚنُس نہَ یہِ نہَ لَگہِ نہٕ پَکہ ژٕ یُتھٕے یہِ برونٛہہ کُن پوٚک تارٕ زٕ رَلے گاسَس ہیٚوتُن نار یُتھٕے گاسَس ہیٚوتُن نار پٮ۪ٹھٕ لَگٲو تمۍ تہٕ أمۍ ژھُن أتی یہِ دٕنِتھ یُتھٕے دٕنِتھ ژھُن اورٕ آیہِ نَفَر ٲٹھ دہ تمو کوٚر یہِ ژھیٚتہٕ ویٚتہٕ بیٚیہِ تروہَس أڑِس آب واب پانہِ تہِ کوٚر مےٚ تہٕ سۄ گٔے مےٚ اکھ بٔڑ بار مِسٹیک گٔیے مےٚ مےٚ گٔیے رۄپیَن دَہَن ساسَن نۄقصان بیٚیہِ اوس ٹریٚکٹرس تہِ خَطرٕ یہِ گٔے مےٚ اکھ مِسٹیک مگر سۄ کٔر اَسہِ سۭتی پَتہٕ ہینڈل باقٕے تہٕ کوٚر بنٛد بیاکھ اکھ مِسٹیک گٔے مےٚ کہِ یمہِ ساتہٕ بہٕ تھیٚٹرس مَنٛز اوسُس کٲم کَران آپریشَن تھیٹرس مَنٛز مےٚ دِتُکھ تَتہِ چھُ آسان ڈَبہٕ اکھ کَنٹینَر تتھ مَنٛز چھُ واٹَر آسان دوٚپُکھ یتھ مَنٛز ان باٹہِ مَنٛز آب تہٕ سُہ چھُ تمے سۭتۍ پیٚوان کھالُن تہٕ تراوُن تتھ مَنٛز تہٕ مےٚ پیٚو سُہ ؤستھ سُہ پیٚو مےٚ پَتھَر داکٹرن بوٗز انٛدرٕ کَنیٚتھ بیٚک ڈاکٹرن سُہ اوس ایٚنستھیٖزیا ڈاکٹر سُہ توٚر تور تٔمۍ دوٚپ ژےٚ کیاہ کوٚرُتھ یہِ مےٚ دوٚپُس مےٚ نہ حظ کوٚر یہِ حظ پیٚو اَلگٲب پَتھَر مگر پَتہٕ کوٚر اسہِ داکٹرس ووٚن تٔمۍ مےٚ یِکوٹَن کوٚر اَسہِ سُہ ہیٚنڈل پَتہٕ اوٚن اَسہِ تتھ جایہِ بَدَل ڈَبہٕ ہُہ ڈَبہٕ کوٚر سٹرلایز تمہِ بَدلہٕ اوٚن پَتہٕ بَدَل ڈَبہٕ سُہ تروو تتھ مَنٛز تہٕ یہِ تہِ ہسا اکھ بٔڑ بارٕ مسٹیک کیازِ یہِ ٲسۍ أکِس جانس